مےٚ آنے مویِسچِرایزَر کِرٛیٖم مےٚ ٲس ڈرٛاے سِکِن واریاہ ڈرٛاے سِکِن بَس پَتہٕ ییٚلہِ مےٚ کِرٛیٖم أنۍ نِویا چھِ تَتھ کِرٛیٖمہِ ناو سُہ درٛاو واریاہ اَصٕل واریاہ اَصٕل وَندَس ٲس مےٚ پھَٹان کھۄرٕ بُتھٕ اَتھٕ سورُے کینٛہہ اوس مےٚ پھَٹان مگر مےٚ اوس نہٕ بَنان کِہیٖنۍ اتھو سۭتۍ کَرُن پَتہٕ یُتھُے مےٚ سۄ کِرٛیٖم أنۍ سُہ گوٚو مےٚ مان ژٕ واریاہ فرق گٔے تمہِ سۭتۍ سُہ باسے مےٚ واریاہ اَصٕل کِرٛیٖم یُس یہِ مان ژٕ ڈرٛاے سِکِن ٲس سُہ گٔے تَمہِ سۭتۍ سٲری ختم مان ژٕ یہِ بَنیٛو مویِسچُرایزٕڈ سِکِن بَنیٛاے مےٚ بَس پَتہٕ ووٚن مےٚ یَپٲرۍ واریاہ مان ژٕ گَرِکۍ تہِ ووٚنُکھ تمَن تمَن تہِ ووٚن مےٚ پَتہٕ کہِ تُہۍ مٔتھِو یہِ کِرٛیٖم یہِ چھِ واریاہ اَصٕل کِرٛیٖم تٕمو تہِ کوٚرُکھ پَتہٕ مٔژھٕکھ پَتہٕ سُے کِرٛیٖم تَتھ یُس تَمیُک پرٛایِز تہِ سُہ تہِ چھِ واریاہ مان ژٕ کَم تِمہٕ کِرٛیٖمہٕ ہٕنٛز یُس تمِچ کٲم چھِ سُہ چھِ واریاہ زیادٕ مگر پرٛایز چھِ تیٚمِچ واریاہ یہِ کَم تَوَے چھِسو وَنان کہِ یُس سُہ مان ژٕ مایِسچِرایزِنٛگ سُہ کِرٛیٖم ٲس سُہ ٲس واریاہ أصٕل سُہ ٲس کَمپٔنی تہِ أصٕل تمِچ کَمپٔنی تہِ ٲس واریاہ اَصٕل